پَنٛداہ ساس ژور ہَتھ تیٚیہِ تٕرٛہ زٕ لَچھ اَکہٕ تٕرٛہ ساس شےٚ ہَتھ بَہہ رۄپیہِ نَو پونٛسہٕ ژور لَچھ پانٛژھ ساس پنٛژاہ دٔہ لَچھ زٕ ہَتھ کَہہ تہٕ شُوَنٛزاہ شَتھ پانٛژھ تٕرٛہ